ہیٚلو اسلام علیکُم ڈاکٹر صٲب چھُو حظ مےٚ حظ کٔریو تۄہہِ اَمہِ موٗجوٗب فون مےٚ حظ ٲس دَنٛدَس واریاہ دَگ حظ ٹھیٖک حظ چھُ بہٕ حظ کھٮ۪مہٕ وُنکٮ۪نَس زیٖرو ڈَال تہٕ صُبحن وَسہو بہٕ اوٗرۍ کِلنِکسٕے پٮ۪ٹھ ٹھیٖک چھُنہٕ حظ چلو شُکریہ